یُس کٲشِر زبان چھِ یہِ چھِ اَسہِ ماجہِ ہِنٛز زبان یہِ چھِ اَسہِ مَدَر ٹَنٛگ اَسہِ پَزِ کٲشِر زبان یوٗز کَرٕنۍ پںٛنٮ۪ن گَرَن منٛز پنٛںٮ۪ن سکوٗلَن منٛز پَزِ اَسہِ کٲشِر ہیٚچھناوُن شُرۍ یا اَسہِ پَزِ مطلب ڈے ٹُہ ڈے لایفہِ منٛز نارمَل زندگی منٛز پَزِ اَسہِ کٲشِر پٲٹھۍ کَتھ کَرٕنۍ أکِس أکِس سۭتۍ اُردو یہِ چھِ ٲستٕے اِنٛگلِش چھِ ٲستٕے مگر یُس کٲشِر چھِ یہِ چھِ ضٔروٗری اَسہِ کَرُن تِکیٛازِکہِ ایٚمی سۭتۍ چھِ سٲنۍ پہچان گژھان آ اَسہِ پَزِ پنٛنٮ۪ن شُرٮ۪ن کٲشِر زبان ہیٚچھناوٕنۍ تاکہِ یُس یہِ سون یہِ چھِ سون اَکھ ٹرٛیڈِشَن چھِ یہِ روزِ بَرقرار سون اَکھ پہچان چھِ یہِ روزِ بَرقرار وَننہٕ چھِ یِوان کہِ اِنسان سٕنٛز پہچان چھِ تٔمۍ سٕنٛز زبانہِ تَل آسان اِسلیے چھِ اَسہِ کٲشِر زبان اَسہِ چھِ یہِ کُنہِ تہِ حالتَس منٛز کَرٕنۍ اگر کیٛاہ تہِ گژھِ اَسہِ چھِ کٲشُر کَرُن یہِ چھِ اَسہِ مَدَر ٹنٛگ أسۍ کیٛازِ کَرو نہٕ کٲشُر یہِ چھِ اَسہِ ماجہِ ہٕنٛز زبان تہٕ یُس یہِ کٲشِر زبان چھِ بیٚیہِ چھِ یہِ واریاہ مٔدٕر زبان اَمہِ سۭتۍ چھِ اَسہِ پانہٕ ؤنۍ ماے محبت روزان اگر أسۍ یہِ استعمال چھِ کَران پنٛنہِ ڈے ٹُہ ڈے لایِفہِ منٛز اِن اَتھ زندگی منٛز اَمہِ سۭتۍ چھِ پانہٕ ؤنۍ ماے تہٕ محبت روزان اِنسانَس بیٚیہِ چھِ نٮ۪برٕکَنۍ پہچاناوان اَسہِ ایٚمی سۭتۍ کہِ یہِ چھُ کٲشُر ییٚلہِ کٲشر زبانہِ پٮ۪ٹھ کَتھ کَرِ تیٚلی پہچاوَن أمِس کہِ آ یہِ چھِ کٲشُر تہٕ اَسہِ پَزِ کٲشُر کَرُن اَسہِ پَزِ پنٛنٮ۪ن شُرٮ۪ن تہِ ہیٚچھناوُن کٲشُر اَسہِ پَزَن سکوٗلَن منٛز اِشوٗ کَرناوٕنۍ کٲشِر کِتاب تاکہِ شُرۍ ہیٚکَن اَصٕل پٲٹھۍ کٲشُر ہیٚچھِتھ